مےٚ چھِ زندگی مںٛز شوق کہِ بہٕ گژھٕ گِنٛدٕہاو بہٕ ییٚلہِ کٲم چھس کَران تمہِ ساتہٕ چھس بہٕ کامہِ کُنُے لاگان پَتہٕ ییٚلہِ بہٕ کٲم چھس مۄکلاوان کٔرِتھ پَتہٕ چھس بہٕ نیران پنٛنِس نٮ۪برٕکن باغَس منٛز گِنٛدان کُلٮ۪ن سۭتۍ گِنٛدان بیٚیہِ چھِ مےٚ اَتہِ نٔے نٔے قٕسمٕکۍ پوش یِمَن آب ترٛاوان مےٚ چھِ یِم نٔے نٔے کُلۍ لاگنٕکۍ واریاہ زیادٕ شوق